یوٚتَتھ تام مےٚ چھُ باسان اِنڈیاہَس منٛز چھِ واریاہ وٕچھُن لایق جایہِ تاج محل چھِ وٕچھُن لایق جاے کیٛازِکہِ تاج محل چھُ سٮ۪وَن وَنڈٲرٕز آف دَ وٲلڈٕ یہِ چھُ یِوان سَتَن وَنڈرَن منٛز تہٕ یہِ چھُ اےٚ مَسٹہٕ پٕلیس ٹُو وِزِٹ تہٕ بیٚیہِ یَتھ منٛز ڈہلی منٛز چھِ اولڈٕ جامع ماسک چھُ قطب مینار چھُ وغیرہ وغیرہ چھِ یہِ مُغلَن ہِنٛز یہِ ہِسٹِرٛی چھا ہیٚرِٹیج چھا یِم چھِ واریاہ اَصٕل وٕچھُن لایق جایہِ یا اولڈٕ دِلّی چھُ اٮ۪کٕسپٕلور کَرُن ڈیلی منٛز چھِ واریاہ جایہِ گژھن گژھنَس لایق گوا چھُ وٕچھُن لایق تَتہِ چھ ییٖتیٛاہ بیٖچ وٕچھِنۍ لایق تِم چھِ وٕچھِنۍ لایق تَتہِ تور تہِ ہٮ۪کو گٔژھِتھ مُمبَے منٛز چھِ واریاہ وٕچھُن لایق جایہِ یا مےٚ چھُ پٔرسٕنٔلی شوق کیرلا گژھنُک کیرلا کیرلاہَس منٛز چھِ دُنہِکۍ لیک لیک چھِ تَتٕکۍ لیک چھِ واریاہ زیادٕ بیوٗٹِفُل اِتھَے اِتھَے پٲٹھۍ چھِ ہرکُنہِ سٹیٹَس پَنُن پَنُن کینٛہہ اِمپاٹَنٕس لداخ چھُ وٕچھُن لایق جاے لداخ چھُ واریاہ کینٛہہ اٮ۪کٕسپٕلور کَرُن لایق اگرَے لداخ اِنسان گژھِ کِہیٖنۍ نَے کِہیٖنۍ نَے یہِ وُچھِ ٲٹھَن دَہَن دۄہَن ٹوٹَل لداخ فُل لداخ یِتھَے پٲٹھی چھِ ہرکُنہِ سٹیٹَس چھِ پَنٕںۍ پَنٕںۍ اِمپاٹنٕس